تہٕ اگر أسۍ وٕچھو امہِ سۭتۍ گٔیے نٔے نٔے جابٕس کرٛیٹ کیٛاتھنٛگ انٛدر أسۍ وٕچھو بی سی اے چھُ وُنکیٚس گژھان تہٕ اٮ۪م سی اے یتھٕے کٔنۍ چھِ ٹیٖچنٛگ جابٕس وُنکیٚس کالجیٚس انٛدر امہِ خٲطرٕ یِوان سُپیسفِک یتھٕے کٔنۍ چھُ کمپیوٗٹرن یِمن سکوٗلن انٛدر تہِ کم کمپیوٗٹر ٹیٖچر وُنکیٚس آسان ضروٗری لاگُن یِتھٕے کٔنۍ ہٮ۪کو أسۍ ؤنِتھ یِم جیوٗنیر اٮ۪سسٹنٛٹ چھِ آسان تتھ منٛز چھُ آسان کمپیوٗٹر ضروٗری الیجبلٹی تہٕ یِتھٕے کٔنۍ اگر أسۍ وٕچھو کامن سٔروِس سینٹر چھُ چلاوُن کٲنٛسہِ سُہ ہٮ۪کہِ چلٲوِتھ ییٚمِس کمپیوٗٹر تگان آسہِ سُہ ہٮ۪کہِ یہِ چلٲیِتھ یِتھٕے کٔنۍ چھِ بیٚیہِ تہِ کینٛہہ جابٕس یا اگر ییٚمِس لیٚنٛگویجٕس آسن ہیٚچھِنۍ تمہِ خٲطرٕ چھُ آسان سپیسفِک پٔرسن اکھ ییٚمِس یِم لیٚنٛگویجس تگان آسن کمپیوٗٹر لیٚنٛگویجس سی سی پٕلس پٕلس جاوا یِم چھِ واریاہ کینٛہہ لیٚنٛگویجس یِم ہٮ۪ہ أکِس انسانس پزن ہیٚچھِنۍ تہٕ یُس زن برٛونٛٹھ کُن پتہٕ رسٲرچس منٛز تہِ ضروٗرت چھُ لگان یتھٕے کٔۍ ہٮ۪کو أسۍ ؤنِتھ کمپیوٗٹر آپریٹر چھِ وُنکیٚس نیران جابٕس تہٕ یِم چھِ کینٛہہ سفیسفک جابٕس یِم زن محض یِمنٕے کمپیوٗٹر نویِنٛگ پٔرسنن آسان چھِ درکار تہٕ یِتھٕے کٔنۍ اگر أسۍ وٕچھو باقٕے اگر میڈکلس انٛدر أسۍ وٕچھو ٹٮ۪کنالجی ہُنٛد گوٚو وُنکیٚنس چھِ سی ٹی سکین مشیٖن یِوان اٮ۪م آر آٮٔۍ مشیٖن یِوان یِمن چھِ پنٕنۍ پنٕنۍ ٹٮ۪کنیٖشنٕز آسان گوٚو ییٚلہِ ٹٮ۪کنالجی آیہِ تیٚلے پٮ۪و یِمن خٲطرٕ سُپسفِک پٔرسنٕز یِمن تگان چھُ کانٛہہ پٔٹکیوٗلر پٔرسن ییٚمِس یہِ ہُنر چھِ یُس یہِ ہٮ۪کان ییٚمِس یہِ سکِل چھِ یہِ چلاونٕچ سُہ چھِ ہٮ۪کان یِم مشیٖن آپریٹ کٔرتھ یا یِتھٕے کٔنۍ اگر أسۍ وٕچھو لفٹہٕ ایرگیشن سکیٖم اتھ منٛز تہِ چھُ آسان انجیٖنرن ہنٛز ضروٗرت یِم زن یِم لفٹہٕ چلاون یِم اتھ آپریٹ کرن یِم اتھ انسٹال کرن یِم مشیٖنہٕ یِم موٹر تہٕ یتھٕے کٔنۍ امہِ سۭتۍ تہِ گوٚو واریاہ جابٕس اتھ سٮ۪کٹرس منٛز تہِ کرٛیٹ یِتہٕے کٔنۍ ہٮ۪کو أسۍ ؤنِتھ میٚکینِک چھِ آسان ییٚلہِ کار انہِ کھلکو تِہنٛدۍ خٲطرٕ آو مٮ۪کینِک آے وجوٗدس منٛز یِتھٕے کٲٹھۍ چھِ باقٕے تہِ کینٛہہ شوبہٕ یتھ منٛز ٹٮ۪کنالجی سۭتۍ واریاہ جابٕس گٔیے کرٛیٹ